برونٛہہ کال ٲسۍ پٮ۪وان دانَس پٮ۪ٹھ بَتہٕ رَنُن سیُن رَنُن چاے بَناوٕنۍ ساینَسَن کٔر یِیۭژ ترقی بَنون گیس سِٹو آو الیکٹِرکسٹی پٮ۪ٹھ آیہِ اِنڈَکشَن ٲسۍ کی۪ٹٕلۍ چھِ برونٛہہ کال اوُس پٮ۪وان اگر کٲنٛسہِ خبرِ اوس آسُن گژھُن اَکھ دۄہ اوس پٮ۪وان پھٹراوُن تہٕ تور اوس پیٚوان گژھُن ساینَسن کٔر یۭژ ترقی ٹٮ۪کنالوجی آیہِ فون آو آز چھِ فوٚنَس پٮ۪ٹھۓ یِوان خبر تہِ پرِژھنہٕ امہِ سۭتۍ چھُ ٹایم تہِ بَچان برونٛہہ کال اگر سَفرَس پٮ۪ٹھ اوس نیرُن پٮ۪وان أسۍ ٲسۍ نیران پیدَل پیدَل اوس پٮ۪وان نیرُن ٹٮ۪کنالوجی آیہِ یژھ گاڑِ آیہِ وۄنۍ چھِ گاڑٮ۪ن منٛز گژھان سکول اوس پٮ۪وان گَژھُن آز چھُ ٹٮ۪کنالوجی آنلاِین کلاس چھِ دِوان آنلاین سِسٹَم چھُ آز چھِ یِوان گَرِ بِہتٕے جاب تہِ یِوان کَرنہٕ